ہٮ۪لو اَسَلام علیکُم ٹھیٖک چھُو حظ اَہن حظ ٹھیٖک اصٕل پٲٹھۍ تُہۍ چھُو حظ گرٕ سٲری ٹھیٖک یہِ تُہۍ چھُو حظ آرِزوٗ ٹٮ۪لر یِم یہِ چھِ کَران اَہن حظ اوترٕ حظ وٕچھاے مےٚ اَتہِ بہٕ درٛایس مگر تمہِ ساتہٕ اوس لیٹ گوٚمُت مےٚ چھُ اَتہِ دُکانس پٮ۪ٹھ یِم پَلو تُہۍ سوٗیمِتۍ واریاہ زیادٕ اصٕل حظ ٲسۍ تم مےٚ حظ تُل نمبر تَتی مےٚ دوٚپ تُہۍ چھوا

بہٕ حظ بانڈی پورا پٮ۪ٹھ بہٕ تے چھِ اَتی روزان اُلفت چھُ مےٚ ناو اَسہِ اوس فِراک سوٗٹھ اوس سُوُن تُہۍ کوٗت حظ ہیٚیِو

سِمپٕل اچھا یُس تُہۍ مطلب فیٚشن آسیو تُہۍ تِم تتھ کوٗتاہ چھُ آسان ساڈ ترٛےٚ ہتھ سِمپٕل ڈِزاینِگ تہِ چھُ اَسہِ سُوُن ڈِزاینِگ کوٗتاہ یُس تُہۍ اوترٕ اوسوٕ تُہۍ مطلب تتھ ٲس ہُم بٮ۪ل نٔر بیٚیہِ ٲس تتھ فیٖتہٕ تتھ کوٗتاہ چھُ گَژھان پانٛژھ ہتھ گَژھان تتھ سُہ چھُ یہِ زیادٕ گَژھان تہٕ ہے یہِ چھُ گَژھان زیادٕ اَسہِ چھِ فِراک سوٗٹھ زٕ ترٛےٚ سُوُنٕی بیٚیہِ چھُ اَسہِ وردن کیٛاہ حط ہے یہِ چھُ دروٚگ گَژھان تہٕ اگر تُہۍ کَم کٔرِو اَسہِ چھُ تیٚلہِ وردن اوس سُوُن گَرِ گۄڈٕ وٕچھو أسۍ کیٛاہ حظ ونۍ وٕچھَو نَہ تُہۍ اگر فیٚشنس اگر تُہۍ تتھ کٔرِو کَم اَسہِ سُوُن گَرِ وردن تہِ تُہۍ چھُو حظ کُنٕے زوٚن آسن کِنۍ تُہۍ سۭتۍ چھُ آسن اَچھا اَچھا تُہۍ چھُو حظ وستہٕ پانَے اَچھا وَلہٕ ٹھیٖک حظ چھُ تیٚلہِ أسۍ یِمو تیٚل اکہِ دۄیہِ بج ٹھیٖک چھُنَہ حظ اَسَلام علیکُم